اَسہِ اوٚن گیس اَجنسی والٮ۪ن سۭتۍ مِلے اَسہِ وارِیاہ فٲیدٕ تُہٕنٛدِ وجہ سۭتۍ مِلیو اَسہِ گیس اَسہِ ٲس وارِیاہ گیسٕچ پرٛابلِم گَرِ اَسہِ اوس مطلب وارِیاہ پرٛابلِم گژھان گَرِ گیسٕچ ہر کُنہِ چیٖزس منٛز مطلب اَسہِ اوس کیٚنٛہہ پٮ۪وان بناوُن اَسہِ اوس نہٕ آسان گیسٕے یا کیٚنٛہہ کٲنٛسہِ خٲطرٕ چاے ٲس پٮ۪وان بناے پوٚژھ اوس یِوان تَمہِ خٲطرٕ اوس سُہ کیٚنٛہہ پٮ۪وان بناوُن پتہٕ اوس پٮ۪وان بناوُن پانس خٲطرٕ گیس اوسٕے نہٕ گیس اجنسی والیو ییٚتہِ پٮ۪ٹھ اَسہِ گیس د اَسہِ مِلیو وارِیاہ فٲیدٕ اَسہِ چھِ تُہُنٛد وارِیاہ شُکُر گُزار کَران زِ تِمو واتنو اَسہِ گیس دِتُکھ اَسہِ اَسہِ مِلیو وارِیاہ فٲیدٕ بہٕ چھُس تُہُنٛد سٮ۪ٹھاہ شُکُر گُزار زِ مطلب اَسہِ ٹایِمس پٮ۪ٹھ چھِ أسۍ چاے چٮ۪وان وَنہِ اَسہِ اوس نہٕ اوٚتام گیسٕے أسۍ ٲسۍ نہٕ ہٮ۪کان کِہیٖنۍ کٔرِتھ پوٚژھ اوس یِوان تٔمِس کپٲرۍ دِمہو چاے ییٚتہِ پٮ۪ٹھ تِمو اَسہِ یہِ گیس اوٚن مطلب کوٚر دیُتنووُکھ اَسہِ آو وارِیاہ فٲیدٕ تٕہنٛدِ وجہ سۭتۍ بہٕ چھَس تُہُنٛد وارِیاہ شُکرِیہ ادا کَران تِکیٛازِ تِہٕنٛدِ وجہ سۭتۍ مِلہِ آو اَسہِ آرام تہِ فٲیدٕ تہِ مِلیو وارِیاہ کیٚنٛہہ گوٚو اَسہِ تٕہنٛدِ وجہ سۭتۍ بہٕ ہٮ۪کہٕ نہٕ تُہُنٛد یہِ احسان مُشرٲتھٕے تِکیٛازِکہِ اَسہِ ٲس وارِیاہ ضُروٗرتھ گیسٕچ گَرِ چھُ آسان ضُروٗرتھ گیس کانٛہہ چھُ یِوان چاے چھِ آسان کَرٕنۍ وقتس پٮ۪ٹھ چھِ آسان دۄد کارُن ہُہ چھُ آسان کَرُن کیٚنٛہہ چھُ آسان وارِیاہ فٲیدٕ مِلیو اَسہِ تُہٕنٛدِ سۭتۍ بہ چھَس تِمن شُکریہ کَران زِ تِم کوٚر اَسہِ دِتُکھ گیس تَمہِ سۭتۍ ٲسۍ وارِیاہ فٲیدٕ مِلیو گَرِ بہٕ چھَس تِمن وَنان زِ مےٚ وارِیاہ ضُروٗرتھ تۄہہِ دیُتوُ اَسہِ گیس مطلب بہٕ چھَس شُکرِیہ تِمن کَران تۄہہِ دیُتوُ اَسہِ گیس بیٚیہِ مطلب پوٚژھ ٲس کانٛہہ یِوان گَرِ چاے ٲس کَرٕنۍ آسان بتہٕ اوس رنُن آسان سُکوٗل والٮ۪ن اوس سُکوٗل آسان بتہٕ نیُن کٲنٛسہِ اوس کُن آسان گَژھُن ڈیوٗٹی اوس اَسہِ اوس نہٕ بتہٕ آسان وقتس پٮ۪ٹھ تیار کِہیٖنۍ ییٚلہِ اَسہِ گیس اَسہِ اوس وقتس پٮ۪ٹھ سورٕے کیٚنٛہہ تیار